مےٚ چھِ یہِ ٹراوٕل چھِ مےٚ کٔرمٕژ پننہِ کنٹری پٮ۪ٹھ چھِ مےٚ کٔرمٕژ سٹیٹ سٹیٹ یا کنٹری پٮ۪ٹھ چھِ مےٚ کٔرمٕژ ممبے چھس بہٕ گٔمٕژ مےٚ ٲسۍ تمہِ دۄہ گرِکۍ تہِ سۭتۍ بیٚنہِ اوس مےٚ بوے پاپہٕ اوس مےٚ تہٕ ممی ٲسۍ مےٚ تہٕ اسہِ وٕچھۍ گۄڈٕنٮ۪تھٕے ییٚلہِ أسۍ گرِ درٛایہِ یِمو دپیو گۄڈٕ گژھو أسۍ بٮ۪نگلور مےٚ مونُکھ نہٕ کینٛہہ مےٚ دوپُکھ نہ أسۍ گژھو ممبے گۄڈٕنٮ۪تھٕے گوٚو اسہِ ٹریفِک چھُ گژھان جام تتھ منٛز چھُ واریاہ یِوان نوٚم فیس چھِ آسان پرابلمٕز کرٕنۍ واریاہ پتہٕ ییٚلہِ أسۍ شُکر خۄدایس کُن پتہٕ وٲتۍ أسۍ اصل پٲٹھۍ ممبے پتہٕ ییٚلہِ أسۍ ممبے وٲتۍ تتہِ تتیُک فُڈ سُہ گوٚو نہٕ مےٚ تیوٗتاہ پسنٛد کینٛہہ سُہ کھوٚت نہٕ مےٚ تیوٗتاہ پسنٛد کینٛہہ وۄنۍ ٹھیٖک چھُ تتہِ درٛاو کینٛہہ تہٕ کھٮ۪و اسہِ کھٮ۪و بتہٕ وتہٕ کھٮ۪و اسہِ تتہِ کینٛہہ واریاہ اصل تتہِ کوٚر اسہِ ہوٹل کوٚر اسہِ ممبیہِ کوٚر اسہِ ہوٹل روٗم زٕ کٔر اسہِ تتھ أسۍ گٔیے رٮ۪تس پٮ۪ٹھ گٔیہِ أسۍ تور ٹراوٕل کرنہِ گٔیہِ أسۍ تور رٮ۪تس پٮ۪ٹھ میٲنۍ بیٚنہِ بوے پاپہٕ تہٕ ممی بیٚیہِ بہٕ تتہِ گٔیہِ أسۍ گۄڈٕنٮ۪تھٕے پتہٕ أسۍ گٔیہِ پتہٕ مالس منٛز گٔیے أسۍ تتہِ أنۍ اسہِ ہوٚم پلو ولو شوٗز ووٗز أنۍ ممبے یۄس جاے چھِ سۄ چھِ واریاہ اصل واریاہ زیادٕ اصل حد کھۄتہٕ زیادٕ اصل چھےٚ سۄ واریاہ اصل ممبے چھِ واریاہ اصل جاے تور گژھِ گژھُن ییٚمِس شوق آسہِ سُہ ہٮ۪کہِ تور گٔژھِتھ تہٕ تتیِکۍ لُکھ تِم تہِ چھِ واریاہ اصل ٹھیٖک اصل واریاہ اصل لُکھ چھِ تتہِ تہِ تتہِ چھ واریاہ مزٕ ممبیہِ چھُ واریاہ مزٕ حدٕ کھۄتہٕ زیادٕ مزٕ البتہ تتہِ چھُ گرم چھُ تتہِ زیادٕ تتہِ چھُ گرم زیادٕ پتہٕ أسۍ ٲسۍ أسۍ گٔیہِ پتہٕ گٔیہِ أسۍ ہور بیٖچس پٮ۪ٹھ تہِ گٔیے أسۍ تتہِ چھُ بیٖچ یِم تہِ یِم تتہِ بیٖچ چھِ تتہِ چھِ بٔڑ تِم تتہِ چھِ تِم واریاہ بٔڑ بیٖچ تتہِ پٮ۪ٹھ چھُ واریاہ مزٕ یِوان سکوٗن چھُ یِوان تتہِ تتہِ چھُ گرمی چھِ تتہِ زیادٕ البتہ ییٚلہِ پتہٕ بیٖچس پٮ۪ٹھ چھِ گژھان تتہِ چھُ واریاہ سکوٗن یِوان تتہِ چھُ ٹھنٛڈ تہِ لگان اصل مزٕ چھُ تتہِ واریاہ زیادٕ آصل تہٕ بیٚیہِ ٹراوٕل کوٚر اسہِ بومبے تتہِ چھُ واریاہ اصل باسیٚو مےٚ کٔشیٖرِ پٮ۪ٹھ باسیٚو مےٚ واریاہ اصل ممبے واریاہ زیادٕ اصل ممبے سۄ چھِ واریاہ اصل پے سُپیس واریاہ اصٕل پٕلیس چھِ سۄ سۄ چھِ واریاہ اصٕل جاے